آز کرو أسۍ پنٛنِس صحتس متعلق کتھ پنُن صحت کِتھ پٲٹھۍ تھاوو أسۍ ٹھیٖک پنٛنہِ صحتُک خیال کِتھ پٲٹھۍ تھاوو أسۍ پنٕنۍ اگر أسۍ پنٛنہِ صحتُک خیال تھاوو اَسہِ خٲطرٕ چھِ واریاہ زیادٕ فٲیدٕ مِلان اگر نہٕ أسۍ پنٛنِس صحتس خیال تھاوو اَسہِ ہٮ۪کن واریاہ زیادٕ نۄقصان تہِ گٔژھِتھ بیٚیہِ چھِ اَسہِ خاص خیال أسۍ چھِ مان ژٕ پنٛنِس پانَس خیال تھاوُن کہِ کثرت کرنہِ چھِ گژھُن کثرت چھِ کرُن أتی چھِنہٕ یہِ اِنسان ہٮ۪کان بٮ۪مار گٔژھِتھ کِہیٖنۍ أتی چھِ اِنسانَس اَمہِ سۭتۍ واریاہ زیادٕ بٮ۪مار چھِ آسان سُہ چھِ اَمہِ سۭتۍ بٮ۪مٲرۍ دوٗر گژھان اِسلیے گژھِ پنٛنی صحتُک خیال تھاوُن کثرت گژھِ کرٕنۍ اَمہِ برٛونٛٹھ اوس مےٚ آسان واریاہ زیادٕ زنٛگن تہِ دود نرٮ۪ن تہِ دود تَتہِ پٮ۪ٹھ بہٕ ٲسٕس ڈاکٹرَس گژھان مےٚ گٔے نہٕ تیٖژاہ فرق ڈاکٹر سٕنٛد سۭتۍ کِہیٖنۍ تَتہِ پٮ۪ٹھ لٲج مےٚ کثرت کرٕنۍ صُبحس تہٕ شامَن تَتہِ پٮ۪ٹھ گٔے مےٚ واریاہ زیادٕ فرق دَگہِ تَتہِ پٮ۪ٹھ چھِنہٕ مےٚ دَگ وَگ آسان کِہیٖنۍ تَتہِ پٮ۪ٹھ ہیوٚچھ مےٚ واریاہ کیٚنٛہہ گٔے مےٚ صحتَس پنٛنِس گٔے مےٚ واریاہ زیادٕ گٔے واریاہ زیادٕ چینٛج آے صحتس میٛٲنِس منٛز ییٚتہِ پٮ۪ٹھ مےٚ کثرت لٲج کرٕنۍ تَتہِ پٮ۪ٹھ گٔے مےٚ زنٛگن تہِ فرق نرٮ۪ن تہِ فرق اَمہِ خٲطرٕ چھِ اَسہِ اَمہِ خٲطرٕ یِم تہِ یِم تہِ یِم بیٚیہِ چھِ اَسہِ اَمہِ خٲطرٕ اکھ لۄکُٹ مۄکُٹ سٮ۪نٛٹَر چھِ اَسہِ ہیٚچھناوان پرناوان چھِ أسۍ سٮ۪نٛٹَرَس پٮ۪ٹھ تَتہِ چھِ أسۍ کران کٲم بیٚیہِ چھِ اَمہِ سۭتۍ اِنسان سُنٛد دٮ۪ماغ تہِ ٹھیٖک روزان پنُن پان تہِ چھِ صحت تہِ ٹھیٖک روزان اگر أسۍ کثرت کران چھِ اَمہِ کثرت کرنہٕ سۭتۍ چھِ اَسہِ خاص کر پنُن صحت ٹھیٖک روزان یِم تہِ واریاہ زیادٕ یَتھ آس پاس سٲنِس ییٚتہِ ماحولس منٛز چھِ زنانہِ یِمن فیٹ چھِ واریاہ زیادٕ یا یِمن باقٕے کیٚنٛہہ زنٛگن چھِ دود یا جوڑَن چھِ دود آسان تِم یِم تِمَن چھِ أسۍ ہیٚچھناوان صُبحس شامَن کثرت کرٕنۍ تِمَن تہِ چھِ واریاہ زیادٕ فرق آمٕژ اَمہِ سۭتۍ اَمہِ کِنۍ چھِ أسۍ ٹرٛینِنٛگ وۄنۍ دِوان شُرٮ۪ن تہِ ہیٚچھناوان ہیٚچھناوان یہِ کثرت کرٕنۍ اَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ مِلان اَمہِ سۭتۍ یِم ڈِلؤری زَنہِ چھِ آسان تِمَن چھِ أسۍ ہیٚچھنہِ یِمن مطلب حال حالَے ڈِلؤری چھِ آسان گٔمٕژ تِمَن چھِ أسۍ ہیٚچھناوان پنُن صحت کِتھ پٲٹھۍ یِیو تۄہہِ واپس پنٛنِس صحتس کِتھ پٲٹھۍ یِیو تۄہہِ خیال تھاونہٕ واپس تِم تہِ چھِ اَسہِ اَنہِ مَژٕ تِمَن تہِ چھِ أسۍ ہیٚچھناوان کثرت کرٕنۍ اَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ مِلان یِمو یِم چھِ آسان بٕڑٕ زنانہِ چھِ آسان خاص کر تِمَن چھِ آسان واریاہ زیادٕ جوڑَن ہِنٛز پرٛابلِم تِم چھِ ہیٚچھنایمژٕ اَسہِ تِمَن چھِ أسۍ کرناوان کثرت تِمَن چھِ واریاہ زیادٕ فرق آمٕژ اَمہِ سۭتۍ یہِ بیٚیہِ چھِ اَسہِ اَمہِ خٲطرٕ یِم واریاہ اکھ لۄکُٹ سٮ۪نٛٹَر کھُلومُت یَتھ منٛز أسۍ ہیٚچھناوان چھِ لۄکٹٮ۪ن تہِ بڑٮ۪ن تہِ یہِ کثرت کران یِمَن اَمہِ سۭتۍ چھِ خاص کر نَنان پنٛنہِ صحتُک خیال تھاوُن کیٛاہ چھِ آسان بیٚیہِ چھِ آسان سکوٗلن منٛز پرٛوگرام چھِ تِمَن تہِ چھِ أسۍ ہیٚچھناوان یِمنٕے پرٛوگرامَن دوران کثرت کرنہٕ سۭتۍ کۭتیٛاہ فٲیدٕ چھِ اَسہِ مِلان واریاہ زیادٕ فٲیدٕ چھِ اَسہِ یِمَن سۭتۍ مِلان اِسی لیے پنٛنِس پانَس چھِ تھاوُن خیال کثرت کرٕنۍ چھِ کثرت کرنہٕ سۭتۍ چھِ واریاہ زیادٕ فٲیدٕ مِلان یہِ چھِ زندگی ہُنٛد اکھ اہم حصہٕ آسان ییٚمہِ سۭتۍ أسۍ پنٛنہِ صحتُک خیال چھِ ہٮ۪کان تھاوِتھ واریاہ ہیوٚچھ مےٚ تہِ باقٕے تہِ ہیٚچھنٲوۍ اَسہِ واریاہ زیادٕ ییٚمہِ سۭتۍ اَسہِ چھِ یہِ گژھان چھِ اَمہِ سۭتۍ چھِ بیٚیہِ یہِ مان ژٕ کیٚنٛہہ مٔشِد چھِ آسان گوٚمُت سُہ چھِ اَمہِ سۭتۍ ہٮ۪کان واپس مطلب واپس دٮ۪ماغ چھِ روزان اَمہِ سۭتۍ ٹھیٖک کمزوٗری چھِنہٕ یِوان کِہیٖنۍ اَمہِ سۭتۍ چھِ گژھان واریاہ کیٚنٛہہ سانہِ خٲطرٕ اسی لیے گژھِ پنٛنِس پانَس خاص خیال تھاوُن کثرت گژھِ کرٕنۍ صُبحس شامَن اَمہِ سۭتۍ چھِ جوڑَن تہِ روزان فرق پنُن پان تہِ فِٹ روزان صحت منٛد تہٕ روزان اَمہِ سۭتۍ چھِنہٕ أتی پریشٲنی گژھان کِہیٖنۍ ذِہن چھِ روزان صاف پنُن پان چھِ روزان صاف خاص کر پںُن ماحول تہِ چھِ صاف روزان اَمہِ سۭتۍ چھِ اِنسانَس گژھِ پنُن پان صاف تھاوُن پنُن پان اَتھ منٛز کِتھ پٲٹھۍ یی پنُن پان صاف تھاونہٕ پنُن پان یہِ کَرنہٕ اصٕل تھاونہٕ اَمیُک چھِ تھاوُن أتی چھِنہٕ اِنسانس یہِ ٹٮ۪نشن وٮ۪نشن یہِ تہِ چھِ دوٗر گژھان أتی چھِ انسان ڈِپرٮ۪شنَس منٛز مطلب ٹٮ۪نشنَس منٛز تہِ چھِنہٕ روزان کِہیٖنۍ ٹٮ۪نشَن تہِ چھِ ژلان اگرَے اِنسان یہِ کثرت کَرِ صُبحس شامَن اَمہِ سۭتۍ چھِ واریاہ زیادٕ اِنسان ٹھیٖک روزان صحت روزان پریشٲنی چھِ دوٗر گژھان واریاہ زیادٕ چھِ اَمہِ سۭتۍ فٲیدٕ مِلان اَسہِ اِسلیے گژھِ خاص خیال تھاوُن پنٛنہِ پانُک کثرت گژھِ صُبحس تہٕ شامَن کَرٕنۍ یہِ چھِ سٲنِس یِنہٕ وٲلِس مطلب یَتھ خٲطرٕ وَقتس خٲطرٕ واریاہ زیادٕ اصٕل آسان